یہِ آزُک سون یُس ٹاپِک چھُ سُہ چھُ سُہ چھِ آز ٹوٗرِسٹ ایٹریکشَنٕز یِم کَشمیٖر اَگر أسۍ وُچھو ٹوٗرسٹ ٹوٗرسٹ ایٹریکشن چھِ کٔشیٖر واتان أسۍ ہٮ۪کو نہٕ اَن گِنتھ أسۍ ہٮ۪کو یِتھ کٔنۍ چھِ وَنان چھِ أسۍ کۄکَر ناگ ویری ناگ ٹوٗلِپ گاڈَن سۄنہٕمَرگ پہلگام بیتاب ویلی کیاہ چھِ اتھ وَنان سۄنمرگ گُلمرگ بابا ریٖشی اِتھے کنۍ چھِ واریاہ واریاہ جایہِ مانَسبل چھِ أہربَل چھِ أہربَل واٹرفال چھِ زوٗ چھِ زوٗ چھِ ییٚتہِ واٹَر پارکٕس چھِ ییٚتہِ و چھِ وہدٕ چیٖز داشی گام نیشنَل پارک چھِ بوٹنِکَل گاڈَن چھِ یِتھے کنۍ چھِ ییٚتہِ واریاہ واریاہ چیٖز یور أسۍ لُکھ چھِ یژھان گَژھٕنۍ یور ٹوٗرِسٹ گَژھان چھِ اَٹریکٹ اگَر أسۍ وٕچھو فی ؤری چھِ اِنڈ اِنڈیا اِنڈیکیو واریاہو واریاہو سٹیٹو پٮ۪ٹھ یا یوٗنِیَن ٹیرِٹِری یوِٗیَن ٹیرِٹِریٖز پٮ۪ٹھ چھِ نَفَر یِوان یور نَفَر یِوان یور یَتھ کٔشیٖر کُن کٔشیٖرِ مَنٛز یہِ کَرنہِ نَفر چھِ یِوان یور ییٚلہِ نَفَر چھِ یِوان یور تَتہِ چھِ تِم چھِ واریاہ واریاہَن جایَن ییٚتہِ کَران ایٚکسپلور ییٚلہِ تِم ایٚکسپلور چھِ کَران تِم چھِ دَپان اَسہِ چھِنہٕ یِم جایہِ وٕچھمٕتۍ ییٖژا ییٚتہِ چھِ آسان یِتھ کٔنۍ اگر أسۍ وٕچھو نَفَر چھِ یِوان کانٛہہ یی دِلہِ پٮ۪ٹھ کانٛہہ یی ممبے پٮ۪ٹھ کانٛہہ چھِ یِوان راجِستان پیٹھ کانٛہہ یِوان تامِل ناڈوٗ کیرلا بینٛگلوروٗ آندھرا پردیش پوٗنے اِتھے کنۍ چھُ واریاہو واریاہ سٹیٹو پیٚٹھ یا جایو پٮ۪ٹھ یِوان نَفَر تِم چھِ گژھان ٹیوٗلِپ گاڑَن تِم چھِ گژھان پہلگام تِم چھِ گژھان گُلمرگ سۄنمرگ تِم چھِ گَژھان پہاڑَن ییٚلہِ تِم وٕچھان چھِ اَتہِ وٕچھان نوُے نوٚو اَکھ مطلب تِم چھِ باسان أسۍ چھِ کُنہِ جَنتَس مَنٛز آمٕتۍ یِتھے کنۍ ییٚلہِ تِم یور چھِ یِوان پَتہٕ چھِ تِمَن نہ نہ اَسہِ چھُنہٕ وٕچھمُتٕے یُتھ چیٖز یُس سانہِ سٲنِس سٹیٹَس مَنٛز چھُنہٕ یُتھ چیٖز کُنے جایہِ أسۍ ہیٚکو نہٕ یُتھ کٔرِتھ اِمیجن یا یُتھ چیٖز چھِنہٕ أسۍ ہیٚکان اِمیجِن کٔرِتھ پنٛنہِ پنٛنہِ کَنٹ مَطلَب پنٛنِس سٹیٹَس مَنٛز کینٛہہ تَتہِ آسہِ یُتھ چیٖز ییٚلہِ تِم پَکان پَکان چھِ تِم چھِ دَپان ییٚتہِ چھِ یتُے یوت أسۍ چھِ مَطلَب أسۍ چھِ واریاہ حٲر تِم چھِ واریاہ حٲران گَژھان ییٚتِک یِم چیٖز ییٚلہِ تِم سۄنہٕمَرگ چھِ گژھان یَتھ أسۍ وَنان چھِ لینٛڈ آف گولڈ سۄنہٕ ژھۄنہٕ سُنٛد جاے چھِ أسۍ ہیٚکان تَتھ ؤنِتھ یا اَمرناتھ چھِ گَژھان اَمَررناتھ یاترا چھِ آسان ییٚتہِ کٔشیٖرِ مَنٛز ییٚتہِ چھِ تِم چھِ دَپان نہ ییٚتہِ چھِ یِژھ جاے تہِ چھےٚ اِنڈیاہَس مَنٛز کانٛہہ یتھ یتھ نَفَر ہیٚکان اَٹریکٹ گٔژھِتھ تِم چھِ تیٖتیاہ چھِ تِم گژھان خۄش یور یُن تِم چھِ دَپان نہ أسۍ ہٮ۪کو أسۍ گژھو فمیلی گژھو أسۍ فیملی یا أسۍ بَسو ییٚتی أسۍ کَرو أسۍ کَرو ییٚتی کینٛہہ کٲم وٲم مگَر أسۍ بَسو ییٚتی ییٚتہِ چھِ سُہ منٛزٕ یُس نہٕ اسہِ کُنہِ جایہِ چھِ لبان ییلہِ تِم چھِ کَران پَنُن پَنُن پان کَران سیٚٹٕسفاے کَرناوان ییٚتہِ کِس ماحولَس منٛز پَنُن پان بیٚیہِ چھِ تِمَن باسان ییٚتہِ ییٚتہِ چھِ تیٖژ اہ ٹھٔنٛڈی چھِ آسان کٔشیٖر منٛز ییٖژاہ چھَنہٕ آسان تِمَن عُمرِ تہِ باسے مٕژ کِہیٖنۍ ییٚلہِ تِم پَکان پَکان چھِ گژھان تِم چھِ واریاہَن جایَن کَران ایکسپلور ایکسپلور یعنی کہِ أسۍ ہیٚکو ؤنتھ ٹوٗلِپ گاڈَن چھِ ییٚلہِ کھُلان چھِ ییٚتہِ ٹوٗلِپ گاڈَن چھِ واتان پَتہٕ دُنہِکیو ملکو پٮ۪ٹھ چھِ تور یور یِوان میٖڈیا چھِ یِوان ٹورِسٹٕس چھِ یِوان یور کیپچَر کَرنہٕ خٲطرٕ کیازکہِ ییٖژاہ تَتھ محنت تہِ چھِ آسان واریاہ تَتھ لٔجمٕژ تَتھ ٹوٗلِپ گاڈَن بَناونَس مَنٛز تیٖژاہ محنت کَرنہٕ پَتہٕ تَتیُک پَل تہِ چھِ تِمَن واریاہ اَصٕل ملان پَتہٕ یُس تَتیُک ریٚسپانس چھُ لُکو پٮ۪ٹھ تَتھ یِوان سُہ چھُ گَژھان واریاہ اَصل